وعلیکُم السلام اَہن حظ بٕے چھُس

ٹھیٖک حظ

وال پیپَر حظ چھِ کَرُن بیٚیہِ چھُ یِمَے وُڈ پٮ۪نٛلِنٛگ چھُ بیترِ چھِ سُہ سُہ سُہ تہِ چھِ یِوان سُہ تہِ چھِ یِوان

ٹھیٖک تَتھ چھِ گژھان پٮ۪نٛلِنٛگ تہِ ٹھیٖک تہٕ کیٚنٛہہ چھُنہٕ پَرواے بہٕ کَر ٹھیٖک کیٚنٛہہ چھُنہٕ پرواے

یہِ چھِ لٔسۍپورِ اَڈَس منٛز

ٹھیٖک چھُ تۄہہِ کیٛاہ اٮ۪ڈرَس کیٛاہ چھُو تۄہہِ

ٹھیٖک ٹھیٖک ٹھیٖک السلام علیکُم